أڑۍ یِتھُے رَنان چھِ نہ حظ چاہے تِمن بَتہٕ آسہِ رَنُن چاہے تِمن سیُن آسہِ رَنُن اَڑٮ۪ن چھُ آسان گۄشیٚر واریاہ زیادٕ مَگر بہٕ نہ حظ چھَس نہٕ یہِ پَسنٛد کران یہِ گۄشیٚر کِہیٖنۍ تہِ یعنی مےٚ چھُنہٕ یہِ خۄش گژھان کِہینۍ تہِ یُس پرٮ۪تھ کانٛہہ کٲم چاہے کُکِنگ آسہِ چاہے بدل کانٛہہ کٲم آسہِ تِم چھِ تَتھ منٛز واریاہ زیادٕ ٹایم لَگاوان تَمہِ سۭتۍ چھُ اِنسان بور تہِ گژھان یعنی بہٕ مےٚ حظ چھُنہٕ یہِ پَسنٛد کِہیٖنۍ تہِ بہٕ چھَس وَنان کُیکۍ یعنی فاسٹہٕ گژھِ اِنسان آسُن اِنسان گژھِ بَٹنن پٮ۪ٹھ آسُن اِنسان گژھِ واریاہ تیز کٲم کَرٕنۍ اس لیے چھُنہٕ مےٚ سُہ آرام سان کٲم کَرٕنۍ پَسنٛد کِہینۍ تہِ ییٚمہِ وِزِ بہٕ کیٚنٛہہ رَنان چھَس تہٕ بہٕ حظ چھَس نہٕ تَتھ منٛز زیادٕ وقت خَرٕچ کران کِہینۍ تہِ تِکیازِ بہٕ چھَس وَنان اِنسان گژھِ تیز تیز کٲم کرٕنۍ بہٕ چھَس ہر کانٛہہ کٲم واریاہ فاسٹ کران ہر کانٛہہ کٲم واریاہ تیز کران تہٕ اس لیے ییٚمہِ وِزِ بہٕ کُکِنگ کران چھَس ییٚمہِ وِزِ بہٕ رَنان چھَس بہٕ چھَس سُہ رَنان تہِ واریاہ زیادٕ فاسٹ تہٕ مےٚ چھُ یہِ واریاہ زیادٕ خۄش گژھان تیز رَنُن تہٕ بیٚیہِ حظ چھُ مےٚ یہِ اۭں یوٗٹیوٗب بَغٲر حظ یوٗٹیوٗب وَغٲر یا کٲنسہِ پرژھنہٕ وَغٲر حظ چھُ مےٚ واریاہ لَٹہِ واریاہ زیادٕ ریسِپی بَنٲیمَژٕ واریاہ زیادٕ یِمہٕ ریسپی چھِ مےٚ تَیار کَرمَژٕ نہ چھُ مےٚ وُچھمُت یوٗٹیوٗب تہٕ نہ چھُ مےٚ تَمہِ وِزِ کٲنسہِ پرژھمُت یہِ کِتھ کٔنۍ چھِ رَنان بہٕ حظ ٲسس ونان اِتھٕے پٲٹھۍ وُچھٕ بہٕ اَتھ کیُتھ ٹیسٹ گژھِ مےٚ تَگیاہ رَنُن اَگر آز خراب گژھِ پَگہہ گژھِ اَصٕل تَتھ منٛز حظ چھُ مےٚ اَکہِ دۄہ مےٚ چھےٚ نہٕ ٲسمٕژ رَزما دال تَگان رَنٕنۍ کِہینۍ تہِ اَکہِ دۄہ رٔنۍ مےٚ رزمادال یِتھٕے کٔنۍ مےٚ ٲسۍ نہٕ پیی نہ پروژھٕے مےٚ کٲنسہِ نہ اوس مےٚ یوٗٹیوٗبٕے مےٚ لٔجۍ یِتھٕے کٔنۍ سۄ ترٲوٕم آبَس منٛز تہٕ گریٚکہٕ نٲوٕم گۄڈٕ دِژمَس واریاہ زیادٕ سِٹیٖمہٕ تہٕ یِتھُے حظ سۄ دال نَرٕم گٔے تھوڑا تہٕ تَمہِ پَتہٕ کوٚر مےٚ سُہ پریشَر کُکرٕ منٛز ییٚلہٕ تَمہِ پَتہٕ حظ تراو مےٚ تیٖل تہٕ تیٖلَس منٛز تراو مےٚ سۄ دال تہٕ پٮ۪ٹھٕ تراومَس مَسالہٕ دیُت مَس تھوڑا تٔلیُن پھٕکَر ہیٚو تہٕ تَمہِ پَتہٕ تراومَس سُہ رَس یُس تَتھ اوس سُہ تراومَس سۭتۍ کوٚرمَس واپَس ٹھانڈٕ بَند تہٕ دِژمَس بیٚیہِ زٕ ژور سِٹیٖمہٕ تِم بیٚیہِ زٕ ژور سِٹیٖمہٕ نیٖرِتھ حظ یِتھُے مےٚ کھلو سُہ پریشَر کُکرَس ٹھانڈٕ سۄ دال حظ ٲسۍ گٔمٕژٕ واریاہ اَصٕل مَزٕ دار ٲسۍ سۄ گٔمٕژ تَتھ اوس سُہ رَس تہِ موٚٹیومُت یعنی یہِ چھُ مےٚ گۄڈٕنیُک فوٚڈ یُس مےٚ بَنوو یعنی نہ اوس مےٚ کٲنسہِ پرژھمُت یہِ کِتھ کٔنۍ چھِ یِوان رَننہٕ تہٕ نہ کوٚر مےٚ یوٗٹیوٗب اِستعمال تہٕ یہِ چھُ گۄڈٕنیُک سیُن یُس مےٚ یوٗٹیوٗبَ وغٲر یا کٲنسہِ پرژھنہٕ وغٲرٕے بَنیو مَگر سُہ سیُن حظ گوٚو واریاہ زیادٕ ٹیسٹی کانٛسہِ پرژھنہٕ وغٲر تہِ گوٚو سُہ واریاہ زیادٕ ٹیسٹی